چوٗنٛکہِ بہٕ چھُس نہٕ بٔرٕڈے مَناوان کیٚنٛہہ نہ چھُس بہٕ یِمَن خانٛدرَن پٮ۪ٹھ گژھان مگر ییٚلہِ مےٚ کٲنٛسہِ دوستَس چھُکھ یا آسان مطلب کٲنٛسہِ رِشتہٕ دارَس چھِ آسان یا دوستَس چھِ آسان خانٛدر یا بٔرٕڈے چھِ آسان بہٕ تہِ ہسا چھُس گژھان تور بہٕ تہِ ہسا چھُس مستی کران تَتہِ ہسا چھِ واریاہ کیک تہِ اَنان کیک چھِ آسان بیٚیہِ چھُس بہٕ واریاہ ہٮ۪لٕپ تہِ تِمن کَران لاسٹ ٹایم ہَسا اوس مےٚ پِترِس بٲیِس ہَسا اوس مےٚ خانٛدَر بہٕ ہَسا گوٚوُس تور تِمَن ہَسا کوٚر مےٚ واریاہ مَدتھ بَتہٕ دِنَس منٛز چاے دِنَس منٛز یا وارِیاہ سلات وغیرہ چھِ آسان تیار کَرٕنۍ تَتھ منٛز تہِ کوٚر مےٚ تِمن واریاہ مَدتھ تہٕ یِم چیٖز چھِ اٮ۪نجاییبٕل تہِ بیٚیہِ ییٚلہِ کُنہِ ساتہٕ چھِ کانٛہہ نَفر اَصٕل کٲم کَران مطلب سُہ چھُ سِلٮ۪کٹ کُنہِ کُنہِ اَصلِس پوسٹَس پٮ۪ٹھ گَژھان تہٕ تَمہِ ساتہٕ تہِ چھُس بہٕ خوش گَژھان تہٕ مےٚ چھِ ریٖسنٛٹلی گوٚمُت پَنُن اَکھ ماستُر بوے سُہ چھُ گوٚمُت سِلٮ۪کٹ نٔرسِنٛگ منٛز تہٕ بہٕ گوس تٔمِس اوترٕ تور تہٕ بہٕ گوس واریاہ خوش